یُس ہسا بارہمُلہُک آبو ہوا چھُ سُہ سا چھُ واریاہ مطلب کہِ خۄش گژھان گۄڈٕنیٚتھ اَگر ہسا أسۍ وُچھو أسۍ کرو موسمہِ بَہارٕچ کَتھ اَگر أسۍ وُچھو یُس ہسا بارہمُلہُک آب ہوا چھُ آسان ییٚمیُک کٕلیمیٹ چھُ آسان سُہ ہسا چھُ آسان مطلب کہِ اَصٕل آبو ہوا کانٛہہ چھُ وَنان کُنہِ وِزِ اَمہِ سۭتۍ گژھِ مۄردٕ زِنٛدٕ اَمہِ آبہٕ سۭتۍ تہٕ ہوا سۭتۍ سیم ہسا چھُ تِتھُے بارہمُلہُک آبو ہوا آسان تِکیازِ یہِ کیازِ چھُ یوتاہ اَصٕل آسان یُس ہسا بارہمولہ چھُ یَتھ ہسا چھِ پہاڑ ہسا چھِ یَتھ واریاہ نَزدیٖک تِکیازِ بیٚیہِ ہسا چھِ یَتھ یورٕ کُلۍ چھِ یَتھ حظ چھِ کُلۍ تہِ واریاہ بیٚیہِ ہسا چھِ یَتھ با باغ تہِ واریاہ تَمے کِنۍ یُس ہسا ڈِسٹرک بارہمُلہُک آبہٕ ہوا چھُ یہِ سا چھُ واریاہ صاف و پاک ییٚتہِ یَتھ ہسا چھِ نہٕ زیادٕ تَر تِتھ پٲٹھۍ ٹیٚنکی بَنٲیِتھ کیٚنٛہہ مطلب کہِ پَتہٕ چٮ۪مَو أسۍ سُہ آب اَگر ہسا أسۍ وُچھو یُس حظ ڈِسٹرک بارہمُلہَس منٛز جہلِم چھُ وَسان اکھ لِنک ہسا چھِ جَہلِم ہسا چھِ ڈِسٹرک بارہمُلہ کِنی وَسان سُہ ہسا چھِ واریاہ بہتٔریٖن مطلب کہِ تَمیُک آب ہسا چھِ سٲرِی کران پَسنٛد چیٚون یُس ہسا ڈِسٹرک بارہمُلہُک آبو ہوا چھُ مطلب کہِ یُس ہسا ییٚمیُک ہوا چھُ سُہ ہسا چھُ واریاہ مطلب کہِ اَگر ہسا کٲنسہِ اَللہ تالہ رٔچھِنۍ کانٛہہ بٮ۪مٲرۍ آسہِ سُہ ہسا گژھِ یُن ڈِسٹرک بارہملہُک آبو ہوا گژھِ چٮ۪ون سُہ سا گژھِ تَمہِ سۭتۍ ٹھیٖک بیٚیہِ ہسا مطلب کہِ اَگر أسۍ وُچھو موسمی حالاتو سۭتۍ کُس مطلب کہِ اَثر چھُ پیٚوان ییٚتہِ کٮ۪ن لُکَن ہٕنٛدۍ پٲٹھۍ پٮ۪ٹھ مطلب کہِ ییٚتہِ کٮ۪ن لُکَن ہنٛدۍ دۄہ دِش زِندگی پٮ۪ٹھ گۄڈٕنیٚتھ اَگر أسۍ وُچھو ییٚلہِ ہسا ییٚتہِ بَہارُک موسَم چھُ آسان تَمہِ وِز ہسا چھُ آسان ییٚتیُک مطلب کہِ ییٚتہِ ہسا چھِ زیادٕ بادَام کُلۍ چھِ ییٚتہِ ژوٗنٹھۍ کُلۍ چھِ ییٚتہِ ژیرٕ کُلۍ چھِ ییٚتہِ یُس ہسا سۄ پھٕلاے چھِ آسان مطلب کہِ سۄ ہسا چھِ آسان تیٖژاہ مطلب کہِ پَسندیٖدٕ کانٛہہ کٲنسہِ چھِ وَنان دٲدۍ چھِ بَلان تَتھ کُن وُچھِتھ ییٚلہِ ہسا أسۍ تَتھ سۄ پھٕلاے چھِ گژھان تِمن باغَن منٛز وُچھنہِ تَمہِ ستۍ ہسا چھُ سون دِل یہِ ہسا چھُ تیوٗتاہ تازٕ گژھان بیٚیہِ ہسا چھُ آسان مطلب کہِ ژۄپٲرۍ چھُ آسان سُہ اَصٕل ہَوا مَگر اَگر ہسا أسۍ وۄنۍ کَتھ کرو اَکہِ اکہِ سایڈٕ ہسا چھِ سۄ مطلب کہِ اَصٕل تہِ آسان مطلب کہِ دِل دِلَس چھِ خۄش گژھان مَگر بیٚکہِ سایڈٕ ہسا چھِ سۄ آسان مطلب کہِ سۄنہٕ سا چھنہٕ آسان صحتَس خٲطرٕ صحیح کِہینۍ تِکیازِ اَڑٮ۪ن ہسا چھِ گژھان تمہِ پھٕلیہِ سۭتۍ ایٚلرجی یُس ہسا ڈِسٹرک بارہمُلہَس مطلب کہِ یِم کُلۍ کٔٹۍ چھِ تَتھ منٛز چھِ آسان واریاہ مطلب کہِ تَمہِ سۭتۍ چھِ ہیٚکان تَمہِ وِزِ واریاہ بٮ۪مار تہِ گٔژِتھ تِکیازِ دَپان ہسا پھٕلاے پھٕلیہِ سیٖزنَس منٛز چھِ آسان واریاہ دادٮ۪ن ہُند وُتُش چھِ آسان تِکیازِ اَمہِ سۭتۍ چھِ ہیٚکان ایٚلَرجی گژھِ ایٚلرجی منٛز چھُ ہیٚکان کٲنسہِ ژَاس گٔژِتھ زُکام گٔژِتھ مطلب کہِ یِم ہسا ڈِسٹرک بارہمُلہٕکۍ لُکھ چھِ یِم ہسا چھِ واریاہ پَسنٛد کران ییٚلہِ ہسا یَپٲرۍ پھٕلاے ہُند سیٖزَن چھُ آسان تِکیازِ یَتھ منٛز ہسا چھُ سون یہِ ڈِسٹرک بارہمُلہ واریاہ خوٗبصوٗرت مطلب آسان بیٚیہِ ہسا ییٚلہِ یَپٲرۍ شیٖن چھُ پیٚوان گۄڈٕنیٚتھ چھُ اَسہِ تَمہِ سۭتۍ اَثر پیٚوان تِکیازِ اۭں اۭں پٔتمہِ لَٹہِ پیٚیو ڈِسٹرک بارہمُلہَس منٛز نَومبرسٕے منٛز اَکہِ دۄہ شیٖن ییٚمہِ سۭتۍ ہسا سانٮ۪ن کُلٮ۪ن تہِ واریاہ نۄقصان گٔیو تِکیازِ تَمہِ سۭتۍ ہسا پھٕچے واریاہن کُلٮ۪ن مطلب پھٕچے لَنجہِ واریاہ باغ واریاہَن باغَن ہسا گیے تَبٲہی سۄ ہسا گیے آٹَم کِس سیٖزنَس منٛز آٹَم کِس سیٖزنَس منٛز ییٚلہِ مطلب سُہ کُلۍ چھِ کُلٮ۪ن چھُ سُہ پَن ہوٚکھان پَتہٕ چھُ مطلب موسَم تہِ چینج گژھان موسمَس چھُ یِوان تَبدیٖلی تَمہِ سۭتۍ ہسا گٔیے اَسہِ تَمہِ دۄہ واریاہ ڈِسٹرک بارہمُلہَس منٛز ہسا گٔیے تَمہِ دۄہ واریاہ نۄقصان مطلب کہِ تمہِۍ موسمہٕ سۭتۍ تِکیازِ سُہ ہسا پیٚیہِ سُہ یَتھ أسۍ کٲشِر پٲٹھۍ چھِ وَنان نِج باچھہِ پیٚیے سُہ روٗد شیٖن تَمہِ سۭتۍ ہسا گٔیے سانِس مطلب کہِ ڈِسٹرکَس منٛز واریاہ نۄقصان واریاہَن ہسا پھٕٹے کُلۍ تِکیازِ ییٚتہِ ہسا چھِ زیادٕ تَر لُکھ یِمن زیادٕ باغٕے چھِ تَتھ سۭتۍ تمہِ تمہِ وکھتہٕ حظ گٔیے سٲنِس ڈِسٹرک بارہمُلہ کِس مطلب کہِ واریاہ نۄقصان واریاہ تَبدیٖلی ہسا آیے تَمہِ دۄہ ییٚتہِ سُہ اوس